اَسہِ چھِ وٕچھُن سُہ سُیمِنٛگ پوٗل یَتھ منٛز نہٕ زیادٕ یِم یِم کَنہِ آسن یَتھ منٛز نہٕ زیادٕ یَتھ منٛز نہٕ زیادٕ دَکھ دَکھ آسن یَتھ منٛز نہٕ زیادٕ یِم ٲبی جاناوار آسن کینٛہہ چیٖز چھِ تِم ییٚمہِ سۭتۍ باڑ باڑی یہِ جِسمَس چھِ نۄقصان واتَان تِم چھِ یہِ تِم یِم زَن چیٖز چھِ تِم چھِ یِم کَنہِ یِم ٲبی جاناوار یہِ گوٚو دَکھ واریاہ چیٖز چھِ یَتھ یَتھ منٛزَ ہُہ سٲنۍ باڑی ہٮ۪کہِ ڈٮ۪میج گٔژھِتھ یا سرینٮ۪ر یا سرٛون واریاہ تَتھ منٛز تہِ چھِ اَسہِ چھ سُہ نالہٕ گۄڈٕ ژھانٛڑُن یَتھ منٛز مطلب یُس زَن صاف تہٕ بیٚیہِ بیٚیہِ آسہِ ہُہ بیٚیہِ صاف تہٕ بیٚیہِ آسہِ مطلب ہُہ یَتھ منٛز نہٕ یِم کٮ۪مِکَل یوٗز آسہِ یوٗز آسن گژھان کینٛہہ باقٕے چھِ یی ہُہ تُہۍ کٔرِو سُیمِنٛگ اَصٕل پٲٹھۍ یوٗتاہ تَتھ جاے کٔرِو سُیمِنٛگ یَتھ أسۍ مطلب راکٕس یِم کَنہِ آسن یِم ٲبی جاناوار آسن کِہیٖنۍ گژھِ نہٕ آسُن تَتیٚتھ با باقٕے سُیمِنٛگ کٔرِو اَصٕل پٲٹھۍ پَنُن زُوُک تھٲیِو خیال